اگر بہٕ کَتھ کَرٕ رایٹِنٛگ کیٛاہ ہٮ۪لٕپ چھِ کَران مطلب اٮ۪کٕسپرٛٮ۪س کَرنس منٛز مےٚ چھِ مطلب رایٹِنٛگ چھےٚ سۄ اکھ تِژھ چیٖز مےٚ چھُ باسان مطلب ییٚلہِ تہِ بہٕ کانٛہہ کِتاب چھَس لٮ۪کھان تٔمۍ چھِ مےٚ وارِیاہ مطلب سۄ کِتاب کہِ کِتھ پٲٹھۍ چھِ مےٚ لیچھمٕژ ییٚلہِ مےٚ سُہ تِم چیٖز چھُ فیٖل کٔرۍمٕتۍ مطلب أڑۍ رایٹر چھِ یِم آسان یِم صِرف لٮ۪کھان چھِ ٹھیٖک چھا مطلب تِم چھِ باقین ہِنٛدۍ وٕچھان مگر یِم تہِ بہٕ چیٖز چھَس نَہ لٮ۪کھان تِم چھِ مےٚ آسان پنٛنٮ۪ن رِیل اِوٮ۪نٹن پٮ۪ٹھ تِم چیٖز وٕچھمٕتۍ مطلب اگر بہٕ کیٚنٛہہ چیٖز لٮ۪کھان چھَس کانٛہہ مطلب کیٚنٛہہ تہِ لٮ۪کھان چھَس پنٛنہِ بُکٕس منٛز یا کانٛہہ تہِ بہٕ چھَس کیٚنٛہہ تہِ لٮ۪کھان بہٕ چھَس سُہ مطلب فیٖل کَران مطلب سُہ چھُ آسان مےٚ سۭتۍ گوٚمُت اٮ۪پِسوڈ حالی منٛز اوس مےٚ مطلب مطلب میٛٲنۍ تہٕ بیٚیہِ میٛٲنۍ دوستی یۄس میٛٲنۍ فرٮ۪نٛڈ ٲس تَمہِ سۭتۍ دوٚپمو تۄہہِ مےٚ سُہ ٲس مےٚ وارِیاہ ہٮ۪لٕپ وغیرہ کَران مگر تَمہِ فُٹرو میون بروس سُہ فیٖل کٔرِتھ لیوٚکھ مےٚ یہِ چھُنہٕ بیٚیہِ مےٚ سۭتۍ وۄنۍ گوٚمُت کیٚنٛہہ یہِ چھُ وارِیاہن سۭتۍ گوٚمُت یا منٛزٕ چھِ تِتھ چیٖز آسان مےٚ چھُ گَژھان گرِکٮ۪ن سۭتۍ لڑٲے یا مےٚ چھُ گَژھان پنٛنہِ کٲنٛسہِ نیر کٲنٛسہِ یُس مےٚ دِلس وارِیاہ قریٖب آسہِ تٔمِس سۭتۍ لڑٲے سُہ چیٖز ییٚلہِ بہٕ لٮ۪کھان چھَس مےٚ چھُ یِوان ہر وِزِ کمٮ۪نٛٹ کہِ مطلب مطلب یہِ تہِ چھا کٲنٛسہِ سۭتۍ گَژھان یا مطلب کہِ مےٚ اوس باسان یہِ چھُ صِرف مےٚ یوت سۭتۍ گَژھان مےٚ چھَنہٕ پَے یہِ چھُ ہر کٲنٛسہِ سۭتۍ گَژھان مطلب تِم تہِ چھِ تِمن تہِ چھُ باسان نَہ مطلب یِم چھِںہٕ ٲسی یٲتۍ کیٚنٛہہ تِم چھِ گَژھان پتہٕ جلدی کنٮ۪کٹ گَژھان تِمن چیٖزن سۭتۍ بیٚیہِ ییٚلہِ تہِ مےٚ آسان چھُ بٔرِتھ آمُت أنٛدٕر مطلب بہٕ چھس چاہان زورٕ وَدُن سُہ ودُن سُہ چھَس نہٕ بہٕ زایہِ کَران اوٚشِس منٛز کیٚنٛہہ سُہ چھَس بہٕ لٮ۪کھنس منٛز ترٛاوان سورٕے سٲری اِموشنٕز جو مطلب یہِ تہِ میٛٲنِس دِلس منٛز آسہِ سُہ لٮ۪کھٕ بہٕ سورٕے مطلب رایٹِنٛگ چھِ اکھ سۄ چیٖز یہِ چھُ کنٮ۪کٹ کَران جلدی میٛانٮ۪ن ریٖڈٲرزَن سۭتۍ ٹھیٖک چھا مطلب اکھ اِموشن لٮ۪ول یا حالی میں مطلب میٛٲنِس میٲنۍ یۄس نانی ٲس سۄ گُزرے تٔمۍ سٕنٛدۍ یُس سُہ اٮ۪پِسوڈ اوس میٛانہِ لایِفہِ منٛز تٔمۍ پھٕٹرٲونس بہٕ بیٚیہِ یہِ چھُنہٕ صِرف مے سۭتۍ میٛٲنی میٛٲنی یٲژ نان ٲس میٛانہِ مےٚ کنٮ۪کٹِڈ باقی لُک تہِ چھِ آسان تِمن ہِنٛد نانۍ تہِ چھِ آسان تِمن وارِیاہ کنٮ۪کٹِڈ ییٚلہِ مےٚ سُہ سۄ بُک تہِ کٔر پبلِش ییٚلہِ سۄ مےٚ لیٚچھ یا ییٚلہِ سۄ مےٚ باقِیَن منٛز پبلِش کٔر ییٚلہِ باقیو پرچیز کٔر سۄ تِم ٲسۍ وَنان مطلب تِم گٔے جلدی کنٮ۪کٹ میٛٲنۍ رایڈ ریٖڈٲرٕس گٔے جلدی کلٮ۪کٹ تَمہِ سۭتۍ پتہٕ ٲسۍ مےٚ صِرف تَمی تہِ یوت ڈِمانٛڈ تِمن ہُنٛد اوس یُتٕے تِم ٲسۍ یُتٕے رِکوٮ۪سٹ کَران کہِ یِژَھے کِتابہٕ لٮ۪کھ یا بٕسہٕ بوزناوو تۄہہِ اکھ مطلب کہِ مطلب ہرٕ ویٖزِ ییٚلہِ تہِ مےٚ باسان چھُ رایٹِنٛگ ییٚلہِ بہٕ لٮ۪کھان چھَس نَہ مےٚ چھِ دُنہِکۍ سٲری غم مطلب ختم گَژھان بیٚیہِ یۄس مےٚ رایٹِنٛگ چھَنا مےٚ چھُ باسان یہِ چھُ رایٹِنٛگ تہٕ بہٕ چھَس کنٮ۪کٹٕڈ بیٚیہِ چھُنہٕ اتھ منٛز کانٛہہ بیٛاکھ مےٚ ہٮ۪کہِ نہٕ بیٛاکھ مےٚ ما ہیٚکہِ ریٖڈر مےٚ ما ہیٚکہِ سۄ بُک واپس جج کٔرِتھ مےٚ چھُ باسان ییٚلہِ تہِ بہٕ لٮ۪کھان چھَس مےٚ چھِ سُہ سُہ یُس پیج چھُ آسان سُہ چھُ مےٚ رفلٮ۪کٹ کَران مےٚ سۭتۍ یہِ پیٚپر چھُ میون مےٚ مےٚ وَنان ژٕ لٮ۪کھ کیٚنٛہہ یہِ پٮ۪ن چھُ وَنان ژٕ لٮ۪کھ کیٚنٛہہ بہٕ چھَس جلدی یہِ مطلب بہٕ چھَس نہٕ پنُن وقت تہِ زایہِ کَران کیٚنٛہہ بہٕ چھَس نہٕ پنٕنۍ اِموشنٕز تہِ زایہِ کَران کیٚنٛہہ باقین لُکن پٮ۪ٹھ آ منٛزٕ چھُ آسان کٲنٛسہِ پٮ۪ٹھ زیادٕ اٮ۪کٕسپٮ۪کٹ کوٚرمُت سُہ چھُ ان اٮ۪کٕسپٮ۪کٹڈ رِیکشن دِوان سُہ پتہٕ یُس مےٚ سُہ رِزلٹ چھُنا مِلان سُہ چھُ مےٚ بہٕ چھَس سورٕے سُہ لٮ۪کھان بیٚیہِ مےٚ باسان ییٖتیٛاہ اِنسانس دُ دُ لایِفہِ منٛز دونٛکھٕ چھِ مِلان مےٚ گوٚو تَمہِ سۭتۍ فٲیدٕ مطلب اگر بہٕ وَنہٕ ییٖتیٛاہ تہِ مےٚ چیٖز ییٖتیٛاہ تہِ مےٚ اٮ۪پِسوڈ لایِفہِ منٛز چھِ گٔمٕتۍ بہٕ گٔیَس تَمہِ سۭتۍ آباد مےٚ باسان کیوںکہِ تِم چیٖز چھِ مےٚ سٲری پنٛنہِ مےٚ چھُنہٕ کانٛہہ سوٗنٛچھِتھ لیوٚکھمُت کیٚنٛہہ بہٕ چھَس لٮ۪کھان یہِ مےٚ سۭتۍ گَژھان چھُ بہٕ چھَس نہٕ سوٗنٛچھِتھ لٮ۪کھان کیٚنٛہہ آ آز لٮ۪کھ بہٕ الِف ب پ پگاہ لٮ۪کھٕ بہٕ ت ث یِتھ پٲٹھۍ یا آز لٮ۪کھٕ بہٕ اے بی سی پَتہٕ لیکھ پگاہ لٮ۪کھٕ بہٕ سی مطلب ڈی ای اٮ۪ف کٲلۍکٮ۪تھ لٮ۪کھٕ بہٕ جی ای اٮ۪ف مطلب تِتھ پٲٹھۍ چھُنہٕ کیٚنٛہہ اگر بہٕ لٮ۪کھان چھَس بہٕ ہٮ۪کہٕ لیٚکِتھ اے ڈی ای مطلب پنٛنہِ یِم مےٚ فیٖل گَژھِ بہٕ چھَس تہِ لٮ۪کھان ضُروٗری چھُنہٕ کہِ رایٹِنٛگ ٲڑۍ رایٹٲرٕس خۄداین چھِ تِمن تیُتھ دٮ۪ماغ آسان تِم چھِ ہٮ۪کان مطلب سوٗنٛچِتھ کہِ نہ آز لٮ۪کھو أسۍ یِتھ پٲٹھۍ سُہ چھُ وارِیاہ اکھ سُہ تہِ چھُ اکھ أچیٖومٮ۪نٹ کہِ تِم چھِ ہٮ۪کان تِتھ پٲٹھۍ لیکھِتھ مگر مطلب اگر بہٕ پنٕنۍ کَتھ کَرٕ بہٕ ہٮ۪کہٕ نہٕ تِتھ پٲٹھۍ لیٚکہِتھ بیٚیہِ چھَس بہٕ مےٚ چھُ باسان رایٹِنٛگ چھِ اکھ تِژھ چیٖز اتھ منٛز ہیٚکِو تُہۍ وارِیاہ چیٖز اٮ۪کٕسپُلور کٔرِتھ ہٮ۪پیٖنٮ۪س سُہ تہِ ہیٚکِو تُہۍ لیٚکھِتھ سیڈ مطلب کانٛہہ آسہِ غمگیٖن سُہ تہِ ہیٚکِو تُہۍ لٮ۪کھِتھ کٲنٛسہِ پٮ۪ٹھ آسیو تُہۍ سِمپتھی یِوان تُہۍ ہیٚکِو سُہ تہِ لیٚکھِتھ کٲنٛسہِ پٮ۪ٹھ آسیو مطلب اٮ۪پ اٮ۪پتھٹِک فیٖل کَران تُہۍ ہیٚکِو سُہ تہِ لیٚکھِتھ رایٹِنٛگ چھِ اِنسانس پنٛنہِ کِتابہِ سۭتۍ کنٮ۪کٹ تھاوان مطلب بہٕ اگر چاہے مےٚ سۭتۍ گوٚژھ نہٕ کانٛہہ دغا کَرُن کیٚنٛہہ سُہ ہیٚکہِ نہٕ میٛٲنۍ صِرف سٲنۍ میٛٲنۍ کِتاب ٲسِتھ میٛٲنۍ رایٹِنٛگ سِکِلٕز ہٮ۪کہٕ نہٕ کانٛہہ مطلب مےٚ چھُ مےٚ چھُ باسان ییٚلہِ تہِ بہٕ لٮ۪کھان چھَس مےٚ چھِ سۄ کِتاب اٮ۪پرِشیٹ کَران تہٕ مےٚ چھُ بسان میٛٲنۍ ریٖڈٲرٕس یِم تہِ چھِ تِمن چھُ خۄش کَران یہِ تہِ بہٕ لٮ۪کھان چھَس تِم چھِ مےٚ ہمیش اٮ۪پرِشیٹ کران بیٚیہِ بہٕ چھَس اُمید کَران یُتھ مےٚ وٕنۍکٮ۪س پنٕنۍ ریٖڈٲرٕس کنٮ۪کٹِڈ چھِ تِم روزن لایِف لانٛگ کنٮ۪کٹِڈ ہمیشہِ